ہیٚلو اسلام وعلیکُم تُہۍ چھِو حظ سیٚکھ کٕنان مےٚ مےٚ حظ ٲس سٮ۪کھ ضروٗرت اَتہِ چھا زٲیج چھا وٮ۪ٹھ چھا اَتہِ کۄس کۄس سٮ۪کھ چھِ چلو جِناب ٹھیٖک چھُ بہٕ حظ یِمو صُبحن کاجہِ پَتہٕ ٹھیٖک چھُناہ چلو جِناب شُکریہ